ییٚلہِ ہَسا مےٚ سرانٛٹھ ہیٚچھِن وٲے ییٚلہِ ہَسا مےٚ سرانٛٹھ وایِن ہیٚچھ تمہِ وِز ہَسا ٲسِس بہٕ واریاہ لَکٕٹۍ بہٕ ہَسا ٲسٕس نو یا دہ ؤرِش آسہٕ ہا بہٕ بہٕ ہَسا ٲسٕس مےٚ ہَسا اوس بَچپَن پیٹھٕے شوق آسان ییٚلہِ حظ سٲری ٲسۍ سران کَرنہٕ گَژھان بہٕ ٲسٕس دَپان بہٕ تہٕ گَژھہٕ ہا سران کَرنہٕ بہٕ تہِ وایہِ ہا سرانٛٹھ مگر مےٚ سا ٲسۍ نہٕ دِوان گَرِ سران دریاوَس پٮ۪ٹھ سران کَرنہٕ گَژھنہٕ کِہِیٖنۍ تکیازِ بہٕ ہَسا ٲسٕس تمہِ وِز واریاہ لَکٕٹۍ پَتہٕ ہَسا ییٚلہِ سٲری ٲسۍ گَژھان گَرِکۍ ٲسۍ اورٕ یورٕ گَژھان پَتہٕ ٲسٕس بہٕ چھِ نہَ سُہ وَنان سُہ کٲشِر پٲٹھۍ ژھیٚپھ دِتھ گَژھان بہٕ ہَسا ٲسٕس ژھیٚپُ دِتھ گَژھان گَژھان ٲسٕس بہٕ دریاوَس پٮ۪ٹھ تَتن ٲسٕس بہٕ گۄڈٕنیٚتھ آسان تَتھ دریاوَس یُس پوو چھُ آسان بہٕ ہَسا ٲسٕس تٔتی آسان لوٹہٕ سۭتۍ سران کران مگر مےٚ ہَسا اوس واریاہ شوق آسان بہٕ تہِ ہیٚچھ ہا سرانٛٹھ وایِنۍ پَتہٕ ہَسا کٔر مےٚ کٲم اکہِ ییٚلہِ بہٕ نَو ؤرِش گٔیَس مےٚ دوٚپ نہَ وۄنۍ چھَس بہٕ تھوڑا بٔڑ وۄنۍ ہیٚکہِ بہٕ آرام سان سرانٛٹھ وٲیِتھ پَتہِ ہَسا ٲسٕس بہٕ گَژھان ٲسٕس بہٕ تمہِ وِز ٲسٕس بہٕ تَقریباً آسہٕ ہا بہٕ نَو ؤرِش ٲسٕس بہٕ گَژھان دریاوَس پٮ۪ٹھ پَتہٕ ٲسٕس بہٕ تٔتی سرانٛٹھ وایان اَکہِ وِز ہَسا گوٚو مےٚ ییٚلہِ بہٕ برونٛہہ کُن پیٚچِس بہٕ ٲسِس تمہِ وِز کُنے زوٚنٕے سرانٛٹھ وایان بہٕ َسا ہیٚژاس آبَس تَل گَژھٕنۍ مےٚ ہیٚژاے دَم لَگُن مےٚ ہَسا ہیٚژون تمہِ وِز سٹروک تہِ گَژھُن مےٚ دوٚپ اگر مےٚ ییٚتَس کینٛہہ گوٚو بہٕ ٲسٕس وِنکیٚنس کُنی زٔنۍ نہِ ییٖہہ مےٚ بَچاونہِ بہٕ ہَسا ہیٚکہٕ ہا تمہِ وِز آرام سان مٔرِتھ مگر ہُپٲر ہَسا اوس ہیٚوچھ مےٚ تمہ سۭتۍ مےٚ دوٚپ نہَ کُنہِ وِز ہیٚکہِ بہٕ کُنٕے زۄنٕے سران سران کَرنہِ یِتھ اگر بہٕ وِنکیٚنَس کینٛہہ دَباو رَٹہٕ تیٚلہِ نَسا ہیٚچھِ نہٕ بہٕ زٕہیٖنۍ تَوَے ہَسا ٲسٕس بہٕ پَتہٕ زیادٕ پَہمَت ٲسٕس بہٕ کُنی زوٚنٕے سران کَرنہِ گَژھان بہٕ ٲسٕس دَپان نہَ کُنہِ وِز بیٚکِس پٮ۪ٹھ گَژھنہٕ اِنسان زٕہٕنۍ ڈِپنڈنٹ مَطلَب کہِ دَرمَدار روزُن اِنسان گَژھِ آزاد اکھ اِنسان روزُن تَوے ہَسا ٲسِس بہٕ گَژھان کُنہِ وِز کُنے زوٚنٕے ٲسِس بہٕ یَژھان کہِ مَطلَب بہٕ گژھ ہا سرانٛٹھ وایِنۍ بیٚیہِ بیٚیہِ ہَسا ٲسٕس بہٕ گۄڈٕ گۄڈٕ ٲسِس بہٕ آبَس واریاہ کھوژان بہٕ ٲسٕس دَپان اگر بہٕ اُکنٕے گٔیَس آبَن چھِ واریاہ مٲرمٕتۍ پَتہٕ مارِ مےٚ تہِ بہٕ کیاہ کَرٕ گۄڈٕ گۄڈٕ ہَسا ٲسٕس بہٕ آبَس واریاہ کھوٚژان تکیاز بہٕ ٲسٕس نہٕ تَوے وَسان آبَس بۄن کِہِیٖنۍ بہٕ ٲسٕس دَپان نہَ بہٕ کَرٕ ہیٚرِ کَنے کَرٕ بہٕ سران تمہِ سۭتۍ ہیٚکہِ نہٕ مےٚ کِہِیٖنۍ گٔژھِتھ اگر بہٕ بۄن ؤژھِس اَتٮ۪ن سرٛوٚن اوس تہٕ بہٕ تُکنٕے گٔیَس پَتہٕ کیاہ کَرٕ بہٕ یِم ہَسا بہٕ سرانٛٹھ کَرٕنۍ ہیٚچھنٲوٕس سُہ ہَسا ٲسۍ مےٚ پِتٕر بیٚنہِ واتان ییٚلہِ سۄ سران کَرنہِ ٲسۍ گَژھان بہٕ ہَسا ٲسٕس تمِس ہَمیشہِ پَتاے گَژھان بہٕ ٲسٕس تٔمس دپان نہَ مےٚ تہِ چھُ ژےٚ سۭتۍ یُن مےٚ تہِ چھِ سرانٛٹھ ہیٚچھِنۍ سۄ ہَسا ٲسۍ مےٚ ہَمیشہ وَنان نہَ ییٚلہِ ژٕ چھَکھ لَکٕٹۍ ییٚلہِ ژٕ بٔڑ گَژھَکھ أتے ہیٚچھَکھ ژٕ بہٕ ہَسا ٲسِس تٔمِس دَپان نہَ مےٚ چھُ أزۍ یُن ییٚلہِ سۄ سران کَرنہِ ٲسۍ گَژھان بہٕ ٲسٕس تٔمِس وَدُن لاگان بہٕ ٲسٕس تٔمِس پَت پَتاے گَژھان تکیازِ سۄ ہَسا ٲسۍ تمۍ سِنٛز ایج ٲسۍ اَرداہہ میٲنٛۍ ایج ٲسۍ نَو ایج فَرَق ٲسۍ واریاہ بہٕ ہَسا ٲسٕس تٔمِس دَپان نہَ مےٚ تہِ چھُ یُن ژےٚ سۭتۍ سران کَرنہِ پَتہِ ییٚلہِ بہٕ تٔمۍ سران کَرنہِ نِیَس تٔمۍ دوٚپ مےٚ اَکہِ دۄہ وَلہٕ بہٕ ہیٚچھناوَتھ ژٕ وۄنۍ سران سرانٛٹھ سرانٛٹھ وایِنۍ سرانٛٹھ کِتھ پٲٹھۍ چھِ وایان زیادٕ پَہمَتھ ہَسا ٲسۍ اگر أسۍ تِمَن ہُم اگر أسۍ وٕچھان ٲسۍ زیادٕ پَہمَتھ ٲسۍ تِمَن تِم ویٖل آسان یِمَن ویٖلَن پٮ۪ٹھ تِم آرام سان سرانٛٹھ ٲسۍ وایان میانہِ پِتر بیٚنہِ تہِ ہَسا اوس سُہ ویٖل مگر بہٕ ٲسٕس تٔمِس دَپان نہَ مےٚ گَژھنہِ یہِ یہِ ویٖل کینٛہہ مےٚ ہَسا چھُ پاناے اَتھَو سۭتۍ تہٕ کھۄرَو سۭتۍ ہیٚچھُن سرانٛٹھ وایِنۍ پَتہٕ ہَسا دوٚپ مےٚ تٔمۍ اَکہِ دۄہ دوٚپُن وَلہٕ ژٕ مےٚ سۭتۍ ییٚلہِ بہٕ تٔمِس سۭتۍ گٔیَس تٔمۍ دوٚپ مےٚ کَر ژٕ مےٚ أکِس نَرِ تھَپھ مےٚ ہَسا کٔر تمۍ سِنٛز نَرِ تھَپھ دوٚپُن ژٕ واے برونٛہہ برونٛہہ نَرِ پَتہ پَتہ واے ژٕ زَنٛگہٕ مگر دوٗر تھٲزِ نَظَر اگر ژٕ اگر نہٕ ژےٚ دوٗر تھٲوٕتھ نَظَر ژٕ ہَسا کھوٚژَکھ پَتہٕ ہَسا تھٲو مےٚ دوٗر نَظَر بہٕ ٲسٕس تٔمِس تھَپھ کٔرِتھ پَتہٕ ٲسٕس بہٕ ہُپٲر زَنٛگہٕ وایان یورٕ ٲسٕس وایان نَرِ پَتہٕ ہَسا ہیٚچھ مےٚ سرانٛٹھ وایِنۍ تِکیاہ ییٚمہ ہَسا بہٕ سرانٛٹھ ہیٚچھناوِنۍ واینۍ سۄ ہَسا ٲسۍ مےٚ پِتِر بیٚنہِ بہٕ ٲسٕس تٔمِس ہَمیشہِ آسان نیاے لاگان نہَ بہٕ تہِ مےٚ تہِ چھَس ہیٚچھناوٕنۍ ژٕ ہیٚچھناوکھٕے نہٕ مےٚ بہٕ ہَسا ہیٚچھنٲوِس اصٕل پٲٹھۍ ہَسا ہیٚچھنٲوِس بہٕ یۄس میٲنٛۍ پَتِر بیٚنہِ چھِ اصلی پٲٹھۍ ہیٚچھنٲوِس بہٕ تمی سرانٛٹھ وایِنۍ